اسلام وعلیکُم وعلیکُم اسلام وۅ شُکُر شُکُر کٔرِو حُکُم آ ؤنِو آ ؤنِو ؤنِو ہَے یُس حظ مےٚ تۄہہِ ڈیٹ اوسمو دیُتمُت تۄہہِ کوٚروٕ نہٕ تَتھ ڈیٹَس پٮ۪ٹھ فونٕے تہٕ مےٚ چھِ آسان یورٕ ہَتھ ڈیٹہٕ سُچ آف اوس یِوان ہَے مےٚ ہسا اوس سُچ یَلَے بہٕ اوسَے بہٕ اوسَے نیٹ ؤرٕک نٮ۪بَر شایَد نیٹ ؤرٕک آسے نہٕ کِہیٖنٛۍ مگر بہٕ اوسُس نیٹ ؤرٕک نٮ۪بَر سُچ اوس مےٚ آنٕے مگر وۅنۍ چھُ ڈیٹ بہٕ اوسُس پَتہٕ وُچھ مےٚ روٚٹمُت ڈیٹ مےٚ چھِ پٮ۪وان بَرابَر زٕ رٮ۪تھ ترٛےٚ رٮ۪تھ برٛونٛٹھ ڈیٹ رَٹٕنۍ مےٚ چھِ وُنکٮ۪س سَتھ ٲٹھ نَفَر چھِ مےٚ چَلان اَچھا کیٛاہ حظ چھُ دَپان اَچھا اے سَر سَر بوٗزِو حظ کَتھ تۄہہِ تۄہہِ اوسمو مےٚ ڈیٹ دیُتمُت اوس نا دیُتمُت مگر تَتھ ڈیٹَس پٮ۪ٹھ آو نہٕ مےٚ کال کِہیٖنٛۍ بہٕ کیٛاہ کَرٕ ہا مےٚ چھِ بُتھِ آسان بیٚیہِ ڈیٹ رٔٹِتھ وۅنۍ کیٚںٛہہ چھِنہٕ کیٚنٛہہ چھِنہٕ کیٚنٛہہ چھِنہٕ بہٕ کَرٕ کوٗشِش واریاہ زیادٕ کیٚںٛہہ چھِنہٕ پَرواے بہٕ کَرٕ واریاہ زیادٕ کوٗشِش پَگاہ وَلہٕ بہٕ وُچھٕ کیٛاہ کَرِ کیٛاہ کَرِ خۄداے صٲب بہٕ کَرٕ بہٕ کَرٕ نَفرَس کال تہٕ بہٕ وُچھ کیٛاہ اِنشاء اللہ کَرِ رُتُے آ پَگاہ کیٛاہ وار گٔے پَگاہ کیٛاہ سا وار گٔے بۅدوار ییٚتہِ یوٗتاہ تَتہِ کٔڈِو نا بۅدوار تُہۍ کٔڈِو وۅنۍ پَگاہ دۄہ برٛٮ۪سوارِ دۄہ جُمعہ تہٕ بَٹہٕ وارِ پٮ۪ٹھٕ یِمو اِنشاء اللہ کَنٛٹِنیوٗ نہَ نہَ نہَ نہَ نۄقصان نۄقصان گژھو نہٕ تۄہہِ کِہیٖنٛۍ تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن بہٕ کَرہو تۄہہِ توتہِ توتہِ کَرہو بہٕ تۄہہِ پَتہٕ لَگ بَگ سَتھ ٲٹھ بَجے ہیٛوٗ کَرو بہٕ تۄہہِ کال اَگر مےٚ یہِ گوٚو تہٕ بہٕ یِمو تۄہہِ پَگہٕے تیٚلہِ آ آ